پٔتمیٚو دۄہو پٮ۪ٹھ پٔتمہِ ہفتہٕ شاید زٕ ہَفتہٕ برونٛہہ اوٚن مےٚ پرٛیٚشَر کُکَر اَکھ نٮ۪بٕرۍ اوس ڈَبَس ہٲیِتھ یُس تَتھ کا جِلدٕ وغیرہ اوس ڈَبہٕ نٮ۪بٕرۍ تَتھ اوس اَصٕل پٲٹھۍ ہٲیتھ یہِ سَا چھِ یِتھ پٲٹھۍ پرٛیٚشَر کُکَر پھَلٲنۍ کٲم کَران پھِستٲنۍ کٲم کَران یِتہِ سٕے ٹایمَس گژھان تَیار ییٚلہِ سُہ گَرٕ اوٚن یُس تیٚمیُک ٹھانٛڈ اوس سُہ اوس نہٕ گۄڈنِچی کَتھ سیوٚد بٮ۪ہوان کِہینۍ تَتھ ٲسۍ نہٕ سِٹی تہِ نیران کِہینۍ رَنان تہِ اوس نہٕ سُہ ٹھیٖک پٲٹھۍ کِہینۍ نٮ۪بٕرۍ یُس تَتھ میٚٹیٖریَل ہٲیِتھ اوس أندٕرۍ اوس نہٕ سُہ میٚٹیٖریل سُہ کینٛہہ رنٛگہ ونٛگہ کوٚرمُت نیٚبٕرۍ أندٕرۍ بیٚیہِ ژۄٹھ تھوٚمُت تہٕ دُکاندار سُنٛد ورتاو تہِ ییٚلہِ پَتہٕ تٔمِس واپَس نیوٗ تٔمۍ تہِ کوٚر نہٕ ورتاو ٹھیٖک کیںٛہہ تہٕ چیٖز اوسُے غلط دُکاندار گژھِ ہَا نہٕ آسنُے